ہیٚلو

وَعَلَيكُم ٱلسَّلَامُ السلام علیكُم ؤنۍتَو کیٛاہ دٔلیٖل اَوے شُپینہٕ پٮ۪ٹھٕے چھُس اَوا بوٚڈ بارٕ گیراج

اَہَن حظ تۅہہِ کَر تۅہہِ کِتھٕ پٲٹھۍ گوٚو اتھ ڈینٛٹ

وۅنۍ ڈیٛنٹ کتیٚتھ کتیٚتھ چھُس

اِنٛجنس منٛز چھَس کیٚنٛہہ پرٛابِلم اِنٛجنس اِنٛجن تہِ چھُسا ٹٲر وٲر چھِسا ٹھیٖک اَمہِ برٛونٛٹھ کَریوا اَور حال یہِ زانٛہہ کَر کَریٛاوٕ یہِ ڈیٹ ؤنۍتَو زٕ ساس وُہَس منٛز نا آ ماڈل کیٛاہ چھُ زٕ ساس باہ ہا ٹھیٖک کاغذ چھُوا اَمِکۍ کاغذ چھا آ اَور حال لگنو اَتھ اَور حال کرنَس لگنو اَتھ لگ بگ لگ بگ پنٛژاہ شیٹھ ساس آ ڈینٛٹ وینٛٹ مطلب مطلب أنٛدروٗنی سِسٹم دِمہوس أسۍ کٔرِتھ بیٚیہِ کرہوس یِم ڈینٛٹ نیٚبر بدل اگر ایٚکسپٹ اِنٛجن انٛجنس ہٮ۪کوس نہٕ اِنجنس چھُو مطلب بدل پیمنٛٹ تۅہہِ کرٕنۍ اَتھ چھِ اِنجن تہِ مۅکلیٛومُت تۅہہِ دوٚپوٕ اِنجن چھُ اَتھ مۅکلیٛومُت تتھ لگن الگ سٲنۍ رۄپیس زٕ ڈاے لَچھ اَوا یہِ چھُ یہِ چھُ یہِ چھُ یہِ چھُ بو یہِ چھُ بوٚڈ بارٕ سِٹور ییٚتہِ شُپینَس منٛز نا گیراج یہِ چھُ واریاہ ماننہٕ یِوان تُہۍ ہیٚکِو کُنہِ تہِ جایہِ مولوٗم کٔرِتھ اَہَن حظ اَوا تُہۍ ہیٚکِو تُہۍ ہیٚکِو سٲنِس یتھ رِسیٚپشن پیٚٹھ کنٹیکٹ کٔرِتھ تۅہہِ دِمو بہٕ تِہُنٛد نمبر تُہۍ ہیٚکِو تِمن سٍتۍ کنٹیکٹ کٔرِتھ تۅہہِ دِیٖنو تِم پانٕے باضٲبطہٕ پٲٹھۍ ڈیٹ تُہۍ ہیٚکِو تۅہہِ چھُوٕ بیٚیہِ ایٚڈوانسس منٛز پیمنٛٹ کرٕنۍ تہٕ باقٕے بیٚیہِ چھُو تۅہہِ بیٚیہِ چھُو تۅہہِ فا فارم اَکھ فِل اَپ کرُن کُس کُس چیٖز چھُ اتھ صحی کرُن تہٕ پَتہٕ دیٖوٕ سُہ تۅہہِ ڈیٹ تہٕ پَتہٕ ہیٚکِو تُہۍ یِتھ ٹھیٖک چھُ کیٚنٛہہ چھُنہ پرواے تۅہہِ دِمو بہٕ ٹھیٖک چھُ اَوا ڈسکاوُنٛٹ میلہِ لگ بگ دَہ ساس تانۍ اَوا اَوا ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے وعلیکُم اَسلام